وَلیٚکُم السلام ٹھیٖک چھِو حظ اَہن حظ ٹھیٖک کَتہِ پٮ۪ٹھ حظ چھِو اَہن حظ فرمٲیو اَہن حظ اَہن حظ توٗر گوٚو اَہن حظ اَہن حظ ٹھیٖک چھُ اَہن حظ ٹھیٖک چھُ یہِ چھُ نہ یہِ وورِ تٔکیہِ ووٚرِ یِمن گژھ ہن پانٛژھ رۄپیہِ أکِس پردن چھِ أسۍ ہیوان یِمن پردن دہ رۄپیہِ أکِس بیٚیہِ یۄس یہِ بِچٲے چھ یہِ بِچٲے گٔیے ہَتھ رۄپیہِ قٲلیٖنَس گٔیے پانٛژھ ہَتھ رۄپیہِ

اَہن حظ یِمن چھِ ہیوان أسۍ پانٛژھ پانٛژھ رۄپیہِ ڈورمیٚنٛٹن ٹوٹل چھُ یِوان پانٛژھ ساس رۄپیہِ مان ژٕ اَسہِ تہِ چھُ نہ لگان خرچہٕ مےٚ چھُ کارکھنَس پٮ۪ٹھ پانٛژھ شیٚے نفر نہ حظ نہ نہ حظ نہ اَرتٲجی ارتٲجی شیٚتھ دِیِو ٹھیٖک چھا مَگر واتناوُن تہٕ تیٚنۍ چھو پانے ٹھیٖک چھا تیٚلہِ چھِ برابر پانٛژھ ساس کھسان کِراے گٔیے زٕ ہَتھ رۄپیہِ تہٕ بیٚیہِ گٔیے ہُم اَرتٲجی شیٚتھ تُلِو سا بہِو رۄبَس حولہٕ پانٛژھ ٲٹھ دۄہ لَگنَس تُلِو حظ بِہو رۄبَس حولہٕ